تُہُنٛد پرٛوڈَکٹ چھُ واریاہ اَصٕل واریاہ مَزٕ آو مےٚ یہِ پَرنَس یہِ تُہُنٛد یِم سٮ۪نٹٮ۪نٕس واریاہ واریاہ جادٕ اَصٕل یہِ چھُ مطلب اَتھ چھُ سٕپٮ۪لِنٛگ چھُ ٹھیٖک فونٹ سایز چھِ ٹھیٖک واریاہ اَصٕل واریاہ شوٗبدار رُت اَکھ رُت اَکھ